اگر بہٕ کَتھ کَرٕ کلچرل ٹریٚڈِشنٕچ سُہ چھُ ییٚتہِ گۄڈنٮ۪تھٕے چھِ أسۍ کَران خانٛدر کلچر حِساب أسۍ چھِنہٕ کٲنٛسی ہُنٛد کلچر ایپلے پانس پٮ۪ٹھ لایِک ہم کِسی کا کلچر نہیں ایڈاپٹ کرتے ہے أسۍ چھِنہٕ کٲنٛسی ہُنٛد کلچر ایڈاپٹ کَران کِہیٖنٛۍ مطلب کَشیٖرِ ہُنٛد کیٚنٛہہ کلچر چھُ چھُ أسۍ چھِ سُے کَران ایڈاپٹ جیسے کہِ خانٛدر چھُ اَسہِ آسان أسۍ کَرو سُہ پنٕنہِ حِساب یہِ اَسہِ پتہٕ وتہٕ پٮ۪ٹھ کَران چھِ آمٕتۍ تی چھِ أسۍ تہِ کَران أسۍ کَرہون نہٕ سُہ چینٛج کِہیٖنٛۍ سُہ چھُ اَسہِ پنُن کلچر أسۍ چھِ تتھ منٛز کشمیری لنٛگویج یوٗز کَران مہراز مہرِنۍ چھِ یِوان پنٕنہِ کلچر حِساب ٹرٛیٚڈِشن حِسابہٕ ٹرٛیٚڈِشن جیوٗلری لٲگِتھ ٹرٛیٚڈِشنل جیوٗلری ٹرٛیٚڈِشن چھِ أسۍ تتھ منٛز پنُن تھوان سموار چھِ تھاوان اِزبنٛد سوٚز چھِ تھوان یا یِتھٕے پٲٹھی یِتھٕے پٲٹھۍ لنٛگویج تہِ چھِ اَسہِ پنٕنۍ یوٗز کَران تتھ منٛز